وعلیکُم سلام ٹھیٖک پٲٹھۍ چھِو ہیٚلو کٕم حظ چھُو ٹھیٖک پٲٹھۍ چھُو اصٕل اَصٕل پٲٹھٮ۪ن ٹھیٖک پٲٹھۍ آ آ تۄہہِ وَنیو اوترٕ تُہۍ کَتہِ پٮ۪ٹھ چھِو اَچھا شالمٲر پٮ۪ٹھ کیٚنٛہہ چھُنہٕ اَچھا کیٛاہ کیٛاہ چھُو تۄہہِ کَرُن تُہۍ چھُو پانسٕے کِنۍ بیٚیہِ کٲنٛسہِ اَچھا پانسٕے اَچھا کیٛاہ مطلب یہِ یِوان چھِ اَتھ منٛز فٮ۪شل آسہِ اَچھا اَچھا اَچھا اَچھا اَچھا سُہ وُچھو أسۍ ییٚتی ییٚمہِ حِساب آسہِ أسۍ چھِ وق مُختلِف آسان کانٛہہ چھُ کَرناوان چھِ وَنان جان پَہم برٛینٛڈِڈ گَژھِ آسُن یُس برٛینٛڈ آسہِ تِتھُے گَژھِ یہِ تہِ چارٕچ تہِ کھَسہِ تِتھُے وۅنۍ وُچھِو سُہ ییٚتی تۄہہِ کُس برٛینٛڈ آسٮ۪و کَرُن لوریا چھُ تَتھ چھِ کھَسان زیادَے پَہَن چارجِز یہِ چھُ چھُنا ٹھیٖک آ تۄہہِ چھُو کَرُن مطلب یُس اَصٕل آسہِ صحیح کلر ٹھیٖک چھُ ییٚتہِ تۄہہِ تۄہہِ گژھوٕ واریاہ اَصٕل تُہۍ پُشرٲوِو خۄدایَس تُہۍ یِیِو گۄڈٕ یور تُہۍ وُچھِو گۄڈٕ بہٕ وَنہو تۄہہِ ییٚتھٕے چارجِز ہٮ۪کہٕ نہٕ بہٕ یِتھٕ کٔنۍ ؤنِتھ کیٚنٛہہ سُہ وَنہو بہٕ ییٚتہِ زیادٕ تہِ گژھِ نہٕ پتہٕ زیادٕ چارجِس تہِ لَگَان نہٕ کیٚنٛہہِ تہِ نہٕ یہِ ٹھیٖک آسہِ ریٹ تۍ یہِ باقیَن آسہِ ریٹ تَمہِ کھۄتہٕ ہٮ۪مہو بہٕ تۄہہِ کَمٕے مےٚ چھُ پَے تُہۍ چھُو ریگیٛوٗلَر کَسٹٕمَر مےٚ چھِ پَے تُہۍ چھُو یور یِوان تُہۍ چھُنہٕ بیٚیہِ کُنُے گژھان تۄہہِ آسٮ۪و کیٚنٛہہ معموٗلی تُہۍ چھِ یِوان یوٗرۍ مگر کیٚنٛہہ چھُنہٕ پَرواے بہٕ کَرٕ واریاہ کَم کَنٛسیٚشَن تُہۍ ہیٚکِو یِتھ یور تہٕ بہٕ کَرٕ آ آ تُہۍ یی زیٚو ٹھیٖک چھُ آ اَچھا اَچھا اَچھا اوس نا واریاہ اَصٕل کیٚنٛہہ چھُنہٕ پَرواے بہٕ کَرے ژےٚ اَز چھِ یِوان دۄہ کھۄتہٕ دۄہ چھِ یِوان تَمہِ کھۄتہٕ تہِ اَصٕل تۄہہِ کَرہو بہٕ تَمہِ کھۄتہٕ اَصٕل کیٚنٛہہ چھُنہٕ پَرواے تُہۍ مہٕ بٔرِو فکِر کیٚنٛہہ تہِ نہٕ مگر گۄڈٕنٮ۪تھ یِتھُے یور آسٮ۪و یُن تُہۍ ہیٚکِو مےٚ کالَے گۄڈٕ فون کٔرِتھ کیٛاز کہِ مےٚ چھُ پٮ۪وان واریاہن جایَن گژھُن منٛزٕ چھُنہٕ باسان ییٚتِنَس کِہیٖنٛۍ تُہۍ ہیٚکِو مےٚ گۄڈٕ فون کٔرِتھ ییٚمہِ دۅہ تۅہہِ یُن آسٮ۪و ٹھیٖک چھا فرٛی اَتھ چھِ یِوان فرٛی سِکیٖم تہِ دِوان بہٕ وَنہو تۅہہِ ییٚتھٕے کیٛاہ دِمہو بہٕ تۄہہِ تُہۍ وُچھِو تتھ پٮ۪ٹھ ٹھیٖک اَچھا بہٕ کَر ییٚتھٕے بہٕ وُچھٕ تۄہہِ کتہِ چھُ یہِ سوٗٹ کَرٮ۪و تۄہہِ یہِ چھُ سِکِنَس پٮ۪ٹھ سیوٗٹ آسان تۄہہِ کُس سیوٗٹ کَریو بہٕ وُچھٕ ییٚتھٕے سُہ آ کیٚنٛہہ چھُنہٕ بہٕ ؤچھٕ ییٚتی اَچھا تیٚلہِ وُچھٕ بہٕ ییٚتی کیٚنٛہہ چھُنہٕ پَرواے گولڈ بِلیٖچ کَرٕ بہٕ فٮ۪شَل گولڈ سُہ گژھان چھُ واریاہ اَصٕل ٹھیٖک چھا نٮ۪کٕسٹہٕ آ آ اَچھا نٮ۪کٕسٹہٕ ویٖک ییٖزیٚو تُہی کیٚنٛہہ چھُنہٕ مگر مےٚ ووٚنمو تۄہہِ گۄڈنٮ۪تھ کٔرۍزیٚو مےٚ کالہٕ کال تہٕ چھُنا ٹھیٖک اَدٕ سا تَمہِ ساتہٕ چھُ واریاہ ٹایِم لاگان تَمہِ ساتہٕ دِمہو بہٕ ٹایم ٹایمِنٛگ دِمہو بہٕ تَمی ساتہٕ اَدٕ سا بِہِو رۄبَس حوال